گِنٛدُن چھُ أکِس انسان سٕنٛدِ خٲطرٕ واریاہ زیادٕ ضروٗری یتھ پٲٹھۍ زن أکِس انسان سٕنٛدۍ خٲطرٕ کھیٚون چٮ۪وٚن چھُ ضروٗری یِتھٕے پٲٹھۍ چھِ گنٛدُن تہِ أکِس انسان سٕنٛدِ خٲطرٕ واریاہ زیادٕ ضروٗری اگر بہٕ پننہِ علاقٕچ کَتھ کرٕ سٲنِس عَلاقَس منٛز چھُ نہٕ سُہ مخصوٗص جگہ کینٛہہ ییٚتہ زن شُرۍ ہیٚکہَن گنٛدِتھ ییٚتہِ چھُ پؠوان اسہِ کُلؠن منٛز گِنٛدُن ییٚمہِ سۭتۍ زن نہٕ واریاہ شُرۍ چھِ ہؠکان گنٛدِتھٕے بیٚیہِ چھِ تتہِ واریاہ زیادٕ بؠمار پیوان شُرۍ لژھِ سۭتۍ اتھ گوٚہَرمٮ۪نٹس پزن زیادٕ کھۄتہٕ زیادٕ زیادٕ کھۄتہٕ زیادٕ پونٛسہٕ لاگٕنۍ گنٛدنَس پؠٹھ امہِ سۭتۍ روزن شُرۍ تندرُستہٕ تِمن پزن اتھ منٛز ساروی کھۄتہٕ بٔڑ کٲم کَرٕنۍ تِمن پیٚیَن جایہ جایہ پِلے گرٛاونٛڈ بناوٕنۍ پلے گرٛاونٛڈ مطلب گِنٛدنٕکۍ مٲدان بناوٕنۍ بیٚیہِ پزِنک شُرؠن گِندٕنُک سامان دیُن یتھ منٛز زن کِرکٹ سامان چھُ والی بال سامان چھُ یِوان پھٹ بال سامان چھِ یِوان واریاہ واریاہ اَمہِ سۭتۍ روزن شُرۍ نشَو نِش دوٗر بیٚیہِ روزِ أکِس اکھ سۭتۍ پیار محبت بییٚہِ روزن تِم صحت تہٕ تنٛدرُستہٕ اگر مےٚ کانٛہہ موقعہٕ میلہِ اَتھ گنٛدنہٕ گنٛدنَس منٛز کینٛہہ کٲم کرنُک بہٕ کر ساروی کھۄتہٕ گۄڈٕ کٲم بہٕ دِم جایہِ جایہِ مٲدان ییٚمہِ ستۍ زَن شُرۍ ہیٚکن گنٛدِتھ بیٚیہِ دِمہٕ بہٕ تِمن واریاہ زیادٕ سامان گنٛدنہٕ خٲطرٕ یِتھ ییٚمہِ ستۍ زن تِمن دِلچسپی بَڑِ گِنٛدنس منٛز ییٚمہِ ستۍ تِم روزن تنٛدرُست بیٚیہِ روزن صحت منٛد